یعنی ییٚلہِ گۄڈٕ موبایِل فون درایاو تیٚلہِ درایاو سُہ ٹوٗ جی موبایِل فون بَٹَن یَتھ أتھۍ اس یَتھ بَٹَن ٲسۍ آسان اَتھ اوس پٮ۪وان واریاہ زورٕ دیُن پرٮ۪س ادٕ اوس تتھ بَٹَن کران کٲم یعنی اٮ۪وریجَن اوس سُہ گۄڈٕ بَٹَن سِسٹٕم موبایِل فون بیٚیہِ اوس تتھ ڈِسپٕلے لۄکۭٹ اکھ ٲنٹ ہان آسِہٕے تتھ ڈِسپٕلَے تتھ اوس نہٕ فون یِوان تہِ گَژھنہٕ ورٲے مےٚ باسان أمۍ ورٲے کانٛہہ تِژھ کانٛہہ فَنکشَنا باسان نَہ اوس اِنسان نہٕ اوس اِنسان تتھ منٛز سانٛگٕس ہٮ۪کان رِکاڈ ہٮ۪کان بوٗزِتھ نہٕ نعتِ شریٖف نَہ کانٛہہ چیٖز نَہ اوس ہٮ۪کان تتہ کال رِکاڈِنٛگ گٔژھِتھ نہٕ اوس ہٮ۪کان تتھ اِنسان گیم گِنٛدِتھ نہٕ اوس ہٮ۪کان تتھ اِنسان نٮ۪ٹ چلٲوِتھ نَہ اوس یعنی کہِ تتھ ٲس نَہ فیوچَرٕکۍ مےٚ باسان تتھ اوس خٲلی اَکُے فیوچَر تتھ اوس فون یِوان تہٕ گژھان تتھ ٲس پٮ۪وان بیٹری نٮ۪بَر کَڑٕنۍ ییٚلہِ تتھ سِم ٲس پٮ۪وان لاگٕنۍ تتھ ٲس زیٖٹھ سِم لَگان یا تتھ ٲس سۄ بیٹری تہِ آسان یعنی کہ یُس ٹوٹَل پانٛژھ ہَتھ ایم اے اٮ۪چ ٲسۍ آسان مےٚ باسان تہٕ بیٚیہِ اوس سُہ واریاہ لۄکُٹ فون سُہ اوس اِنسان ہٮ۪کان أکۍسٕے اَتھَس منٛز چَلٲوِتھ تتھ ٲس نہٕ بیٚکِس اَتھٕچ ضُروٗرت پٮ۪وان سُہ اوس خٲلی نٮ۪ٹوٕر سِسٹم تہِ اوس نہٕ تتھ تیُتھ کیٚنہہ گۄڈٕ گۄڈٕ اوس کُنہِ کُنہِ جایہِ نٮ۪ٹورک یِوان یعنی کہ کُنہِ جاے اوس گۄڈٕ نٮ۪ٹورک ییٖژاہ ٲسۍ نٮ۪ٹورک پرٛابلِم گۄڈٕ از چھِ اِنسان ہٮ۪کان کُنہِ تہِ جایہِ تہِ کال یا فون کٔرِتھ یا کیٚنہہ تہِ کٔرِتھ لیکِن تِمَن دۄہَن اوس کُنہِ جایہِ نٮ۪ٹ یِوان نٮ۪ٹورک یِوان پَتہٕ آو مَنٛزٕے کیٚنہہ دور تہٕ گٔیہِ کٲم تہٕ آو تھرِی جی موبایِل فون سُہ موبایِل فون تہِ آو واریاہ اَصٕل بہتری بہتَر تتھ گٔے ہیٚمہِ نِش لاکھ درجہٕ نٮ۪ٹورک سِسٹمَس فرق یعنی تتھ اوس اِنسان ہٮ۪کان آرام سۭتۍ بوٚڑ موبایِل فون آو سہ آو واریاہ بوٚڈ ڈِسپٕلَے تہِ آیَس واریاہ بٔڈ یعنی کہ تتھ آو نٮ۪ٹ سِسٹم تہِ تتھ اوس اِنسان ہٮ۪کان سانٛگٕس بوٗزِتھ تہِ تتھ آو یوٗٹیوب تہِ تتھ آیہِ واریاہ فَنٛکشَن اِنسان اوس ہٮ۪کان گیم تہِ گِنٛدِتھ بِلکُل اصٕل پٲٹھۍ اِنسان اوس ہٮ۪کان سونٛگٕس تہِ بوٗزِتھ تتھ آو کیمرا تہِ اِنسان اوس ہٮ۪کان فوٹو گراف تہِ تُلِتھ اِنسان اوس ہٮ۪کان وِیٖڈیو تہِ تُلِتھ پرانٮ۪ن موبایِلَن نہٕ اوس کیمراہٕے تہِ نہٕ اوس کانٛہہ چیٖزٕے أمۍ موبایِلَن کٔر واریاہ ترقی پٔتمہِ موبایِلہٕ نِش اَتھ آو گۄڈٕ نیل ٹچ یعنی کہ گۄڈٕ اوس نَمہٕ سۭتۍ پٮ۪وان ٹَچ دیُن پَتہٕ گٔے ترقی تہِ پَتہٕ آو سِکِن ٹَچ اتھ گٔے واریاہ فرق ہیمہِ نِش اتھ آیہِ سہ نینو سِم تہِ یعنی کہ سِمہِ ہُنٛد نٮ۪سفہٕ حصہٕ اوس اتھ لَگان یا دۄن سِمَن ہُند تہِ آو یہِ اَتھ آسہٕ زٕ سِمہٕ تہِ لَگان پَتہٕ گٔے وارٕ وارٕ ترقی نٮ۪ٹورک سِسٹم تہِ آو واریاہ اصٕل بیٹرۍ تہِ آو واریاہ اصٕل یعنی کہ واریاہ چیٖز آیہِ اتھ فرق پٕتہِ موبایِلہٕ نِش گٔے اَتھ آسمان تہِ زمیٖن فرق پَتہٕ گٔے کٲم ییٚلہِ بہٕ أزیُک دور آو از چھِ واریاہ اصٕل سٕمارٹ فون از چھِ پرٮ۪تھ کُنہِ جایہِ ہٕنٛز خبَر لگان پے سٮ۪کَنڈَن منٛز از چھِ نٮ۪ٹورک سِسٹم واریاہ بہتر از چھنہٕ اِن نٮ۪ٹ موبایِلَن پٮ۪ٹھ چلان از چھِ اِنسان نِوٕز موبایِلَو پٮ۪ٹھٕے بوزان اگر کُنہِ تہِ جایہِ تہِ کیٚنہہ گَژھِ اِنسان ہٮ۪کہِ آرام سۭتۍ پَنٛنہِ گَرِ وٕچھِتھ سُہ کمہِ سۭتۍ اَمی نٮ۪ٹہٕ سۭتۍ یعنی کہ یُس اِنسان از موبایِل فون از چھِ موبایِلُک ذریعہٕ موبایِل فون ذریعہٕ پونٛسہٕ تہِ زٮ۪نان اِنسان گَرِے بِہتھے یعنی کہ پرانیَن موبایِلَن ٲس نہٕ یہِ کانٛہہ فَنٛکشَنٕے از چھِ اِنسان موبایِلہٕ سۭتۍ کال تہِ کران کَتھ چھِ واریاہ اصٕل یہِ آسان آڈیو کال تہِ چھِ واریاہ آسان یا از چھِ اِنسان وِیٖڈیو کال تہِ کران آرام سۭتۍ اگر اِنسان أکِس مُلکَس منٛز آسہِ بیاکھ آسہِ بیٚکِس مُلکَس منٛز آرام سۭتۍ چھِ ہٮ۪کان اِنسان فیس ٹُہ فیس وِٕچھِتھ یعنی کہ بہرمَن موبایِلَن اوس نہٕ یُتھ کانٛہہ چیٖزٕے اتھ چھِ بیٹری سَپورٹ تہِ واریاہ اصٕل اصٕل آسان اتھ چھِ بیٹری فِکسٕڈ آسان اتھ چھِ یہِ موبایِل فون کینٛژھَن مِنٛٹَنٕے منٛز چارٕج گژھان اتھ چھِ واریاہ ڈِسپٕلے تہِ بٕڈ اتھ چھِ اِنسان واریاہ اَصٕل کٲم ہٮ۪وان یا اتھ چھِ ٹارٕچ تہِ چھِ اتھ ہٮ۪کہِ اِنسان یوٗٹوٗب یعنی کہِ فایِو جی نٮ۪ٹورک چھِ از زَبردس از چھِ اِنسان کانٛہہ پریشٲنی چھِنہٕ نٮ۪ٹورک سِسٹَم چھِ واریاہ بہتر موبایِل چھِ واریاہ اصٕل یُس ٹَچہٕ سۭتۍ چلاوان چھُ یعنی کہ امہِ کَتھ أزکٮ۪و موبایِلَو سۭتی چھِ واریاہ فایِدٕ خاص کر نِوزٕ چھِ پے لَگان یعنی کہ اکھ اصٕل حساب چھُ باسان یعنی کہ بہٕ چھُس چلاوان وٕنۍ کٮ۪نَس جیو سِم یعنی کہِ یِتھَے پٲٹھۍ تۄہہِ وَنُن بہٕ چھُس وٕنۍ کٮ۪س چلاوان جیو سِم یعنی کہِ بہٕ وَنہٕ پرٲنۍ پرٲنِس تہِ أزکِس منٛز چھِ نٮ۪ٹورک سِسٹَمَس نٮ۪ٹورک سِسٹَمَس آسمان تہِ زمیٖن فرق بروٚنٛہہ ٲس نہٕ کال سہل سہل گژھٲنی از چھِ تُرَنٛتہٕ کال گژھان بروٚنٛہہ بہٕ اوسُس جیو سِم چلاوان یعنی کہِ وٕنۍ کٮ۪س تہِ چھُس جیو سِم چلاوان بہٕ چھُس کران کٲم بہٕ چھُس زٕ ہَتھ تہِ نَو رۄپیہِ تراوان رِچارٕج یَتھ مےٚ برابَر اَکھ رٮ۪تھ چھِ نیران مےٚ چھِ اَکھ جی بی ڈاٹا تتھے منٛز یِوان بہٕ چھُس آرام سۭتی پَتہٕ یعنی کہ تَتھ ڈاٹاہَس پٮ۪ٹھ دۄہ پَنُن اَصٕل پٲٹھۍ خرچاوان سُہ ڈاٹا کیٚنہہ نِوٕز وٕچھِ یا بیٚیہِ کیٚنہہ کَرٕ یعنی کہِ أزکٮ۪ن موبایِلَن تھری جی فور جی فایِو جی موبایِلَن چھِ یہِ فَنٛکشَن تہِ یِمَن آو واٹٕس اپ تہِ یِمَن آو فیس بُک تہِ یِمَن آیہِ باقٕے باقٕے سوشَل میٖڈیا چَنٛلہٕ تہِ یعنی کہ آز چھِ واریاہ اصٕل تہِ یہِ اگر مےٚ کُنہِ ساتَن اکھ جی بی مَکلہِ تہٕ بہٕ چھُس پَنٛدٕہَن رۄپیَن ہُنٛد رِچارٕج تراوان تہِ مےٚ چھِ بیاکھ جی بی یِوان یعنی کہِ بہٕ چھُس دپان اِنسان چھِ از واریاہ فایِدٕ أمۍ موبایِلہٕ سۭتۍ